اَگر جیلینجِگ آیہِ ہنٛز کَتھ کرٕ بہٕ تہٕ زٕ ساس اَردہ زٕ ساس کُنہٕ وُہَس منٛز گٔے أسۍ کۄپوارا لولاب ویلی منٛز چھِ اکھ جاے کَلاروٗس تہٕ یہِ باسیٚو مےٚ اَمہِ موٗجوٗب چیلینگ ہاے تہٕ اکھ چھُ اَتھ کھسُن تہٕ بیٚیہِ چھِ تَتہِ زَبردست خوٗبصوٗرتی یَتھ وَنان چھِ کَلاروٗس یعنی یہِ چھِ اتھ ہسا چھِ ٲٹھ دہ دروازٕ اور ییٚلہِ أسۍ تَتھ منٛز ژایہِ سُہ اوس تَتہِ ٲسۍ زَبردست سُہ اوس ٲرکھٕے ٲرکھ یعنی واریاہ وُتھ اوس تَتہِ ٹَپکان اور تَتہِ اوس ییٚتہِ أکِس گۄپھِ منٛز ژایہ أسۍ اور منٛزٕ اوس تَتہِ ییٖژاہ جاے کہِ اِنسان اوس پکان گژھان پَکان گژھان اور تورٕ اوس واپَس واریاہ مُشکِل نیرُن تہِ لِہٰزا اِنڈیا ہَس منٛز چھُ واریاہ پاپلر ٹریکٔس تہٕ اَگر بہٕ کَشمیٖرٕچ کَتھ کرٕ ییٚتہِ چھُ پَہلگام ٹریک چھُ یِتھٕے کٔنۍ چھُ یہِ بنگس ویلی ٹریک چھُ یا لولاب ویلی ٹریک چھُ یِم چھِ واریاہ خوٗبصوٗرت ٹریک ٹریکِنگ خٲطرٕ زَبرداست جاے یا سری نگرَس منٛز تہِ چھُ واریاہ ٹریکِنگ جایہِ